وٕنکٮ۪ن اگر وٕچھُو زِ یِم ہَسا شہری ایرِیا چھِ تِم چھِ وٕنکٮ۪ن پرناونس منٛز زیادٕ برٛۄنٛہہ روٗلر ایٚرِیا یَپٲر تہِ چھِ گامن منٛز تہِ چھِ وٕنکٮ۪ن پرناوان چاہے پریویٹ سُکو کالِجن منٛز چھِ پریویٹ سکوٗلن منٛز چھُ یا پریویٹ ہایر سیٚکنڈری ین منٛز وٕچھُو تہٕ یہِ چھُنہٕ تیُتھ آسان دٲیرٕ ؤسی کِہیٖنۍ یُتھ سرینگٕرن منٛز چھُ آسان سرینگٕرس منٛز چھُ آسان تَتہِ چھُ آسان ساروٕے کھۄتہٕ زیادٕ بوٚڈ چیٖز تَتہِ چھُ آسان کانفریٚنٕس لیٚول تِمن وارِیاہ اَصٕل سری شَہرس منٛز رولر ایرِیا ہن منٛز یِم أسۍ چھِ آسان أسۍ گامٕکۍ اَسہِ چَھنہٕ آسان تیُتھ کان فِٹنٕس کِہیٖنۍ أسۍ گَژھو کٲنٛسہِ برٛۄنٛہہ کَنۍ کھڑا أسۍ چھِ کھۄژان شہرکٮ۪ن چھُ آسان اَکھ چیٖز یِم چھِنہٕ کھۄژان وغیرہ کِہیٖنۍ تہِ نہٕ نَتہٕ اگر وٕچھُو یِم وٕنکٮ۪ن زیادٕ تعلیٖم یافتہٕ چھِ تِم چھِ وٕنکٮ۪ن گامنٕے منٛز نیران تِکیٛازِ شہرس منٛز چھُ آسان یِمن اَکٕے کٲم خٲلی پرنٕچی یٲژ پَرُن چھُ آسان گامہٕ کٮ۪ن ہُنٛد یِم بِچٲر موٚزوٗر تہِ چھَکھ پیٚوان کَرٕنۍ کُنہِ ساتہٕ پَرُن تہِ چھُکھ پیٚوان وارِیاہن تکلیٖفن ہُنٛد چھُکھ پیٚوان سامنہٕ کَرُن کُنہِ ساتہٕ چھُکھ نہٕ آسان رۄپیہِ دَہ تہِ کِہیٖنۍ وارِیاہ زیادٕ وارِیاہ زیادٕ چھِکھ پیٚوان کُنہِ ساتہٕ برداشت کَرُن اَسہِ پَزِ چاہے أسۍ شٔہری تعلیٖم چھِ یا دِہٲتی تعلیٖم چھِ یِم دۄشوٲے چھِ وارِیاہ اَصٕل أسۍ ہٮ۪کو نہٕ ؤنِتھ کِہیٖنۍ تہِ نہٕ یِم ہَسا چھِ وارِیاہ اَصٕل أسۍ چھِ یَژھان أسۍ چھِ دَپان زِ کُنہِ تہِ جایہِ گَژھہِ اِنسان پَرُن اَصٕل پٲٹھۍ چھُنہٕ آسان تَتھ تام کِہیٖنۍ اگر کالج آسہِ اَصٕل یا سکوٗل آسہِ اَصٕل یا ہایر سیٚکنڈری آسہِ اَصٕل یا کانٛہہ کوچنٛگ سٮ۪نٛٹر آسہِ اَصٕل نَہ پَرُن چھُ آسان خٲلی اِنسانس پانس تام اگر اِنسانس پَرُن آسہِ سُہ پَرِ لکٹٮ۪ن سکوٗلن منٛز تہِ گورمیٚنٛٹ سُکوٗلن منٛز تہِ یِم برٛوںٛہہ یِم ٹیٖچر چھِ درامٕتۍ یا ڈاکٹر چھِ درامٕتۍ یا بٔڑۍ اِنجیٖنر چھِ باقٕے فارشٹر چھِ یِم چھِ درامٕتۍ یِموٕے گورمیٚنٹ سکوٗلو منٛز تمہِ دۄہ اوس نہٕ آسان کانٛہہ پریویٹ سکوٗل سورُے چھُ آسان پانس تام یوٗت اِنسان دیان تھایہِ پرنس سۭتۍ تَتھ چھُنہٕ چاہے شہرٕکۍ آسو یا گامٕکۍ آسو تَتھ چھُنہٕ سُہ کٕہٕنۍ فرق پیٚوان یوٗت اِنسان دیان تھایہِ تیوٗت پَرِ اِنسان اَصٕل پٲٹھۍ مگر یِمہٕ ہَسا دِہٲتی گامن ہٕنٛز یِمن ٹیٖچر چھِ اُستاد چھِ آسان یِم ہَسا چھِنہٕ زیادٕ دیان دِوان بَچس کُنتھ کِہیٖنۍ تہِ نہٕ خاص کَر وَنہٕ بہٕ گورمیٚنٹ سُکوٗلن ہُنٛد پریویٹ سُکوٗلن منٛز چھُ پیٚوان تِمن دیان دیُن تِکیٛازِ تِمن چھِ آسان پِرژھن وٲلۍ اگر نہٕ تِم اَصٕل دیان دنۍ بَچس کُن کِہیٖنۍ تِمن ہٮ۪کن تنخواہ تہِ بنٛد تھٲیِتھ وۄنۍ چھِ آز مگر گورمیٚنٹ سکوٗلن منٛز تہِ وارِیاہ فرق آمٕژ آز چھُ گورمیٚنٛٹ سکوٗلن منٛز تہِ وارِیاہ یِمن آز چھِکھ نہٕ مانان دَپان چھِکھ تُہۍ کٔرو ایٚکٹوِٹی بیسٕڈ چھِ یِمن آز دَپان کٔرو آز چھِ اَصٕل گامن منٛز تہِ آز اَصٕل تعلیٖم آز چھِ وارِیاہ زیادٕ ڈاکٹر چھِ نیران گامو منٛز آیۍ اے ایٚس آفِسر کے اے ایٚس آفِسر بیٚیہِ اگر دیان گامہٕ وٲلۍ گامٕکۍ اگر دیان دِنۍ یِم ہٮ۪کن سورُے کانٛہہ پلیٹفارم چھُ چھُنہٕ آسان ہر کٲنٛسہِ موٗجوٗب کِہیٖنۍ تہِ نہٕ آز چھُ وۄنۍ یوٗٹیوب چھِ یا باقٕے وٕنکٮ۪ن کَلاس ایٚپ چھِ یِوان آز ہٮ۪کہِ اِنسا تِمو تھرٛوٗ تہِ وارِیاہ پانس برٚونٛہہ کُن نِتھ وارِیاہ ہٮ۪کہِ پٔرِتھ لیٚکِتھ اَصٕل پٲٹھۍ تہٕ آز چھُنہٕ آسان سُہ ٹٮ۪نشن کِہیٖنۍ تہِ وۄنۍ چھَنہٕ رۄپیہِ دَہ تہٕ وَۄنۍ کیٛاہ کَرو نَہ فون چھُ آسان آز سٲرنٕے چاہے گامن منٛز چھِ یا شہرن منٛز چھِ پَرُن چھُ سورُے پانس تام اَسہِ پَزِ خاص خیال تھاوُن اَمیُک زِ اَسہِ پَزِ اَتھ دیان دیُن زِ یِم سٲنۍ شُرۍ کَتہِ چھِ یِم چھَ پَران لیٛکھان یا اَسہِ پَزِ اَتھ میٚتھڈ یُس ہَسا یہِ کانٛہہ گامن ہُنٛد پرناوُن چھُ اَکھ کیٚرِکیولم اَمیُک وٕچھُن یہِ کَتھ لیولس پٮ۪ٹھ چھُ وٕنکٮ۪ن